ہیلو جِناب واریاہ کیٚنٛہہ سانٛگ چھِ تِم یِم پسنٛد چھِ تہٕ بیٚیہِ چھِ مےٚ تِم بوزٕنۍ پسنٛد لگان تَتھ منٛز چھُ یِوان کیسریا چھُ یِوان یُس ارِجیت سنگن چھُ گیومُت ٹھمکا چھُ یِوان یُس أرِجیت سنگن چھُ گیومُت کلنک چھُ یِوان یُس أرِجیت سِنٛگن چھُ گیومُت یِم چھُس بہٕ بوزان سٕپوٹفاے ایپ پٮ۪ٹھ